اسلامُ علیکُم وعلیکُم اسلام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 اَہن حظ ٹھیٖک پَنُن تعارُف تعارُف کرنٲیِتو پَنُن آ فرمٲیِو

آ بِلکُل آ تُہٕنٛز ایٚکٕسپیٖریَنٕس کۭژاہ چھِ آ کالفِکیشَن کیٛاہ چھُو اٮ۪کٕسپیٖریَنٕس چھِوٕ کُنہِ منٛز کیٚنٛہہ اۭں اَہن حظ أسۍ چھِ یَتھ ٹیٖچِنٛگ سۭتۍ سۭتۍ آرٹ کٕلاسز تہِ کَرَان سٹاٹ تَمہِ موٗجوٗب چھِ اَسہِ ٹیٖچر ضوٚرَتھ أسۍ چھِ ٮ۪ژھان اَکور اَکوے ٹیٖچَر کَرِ ہا دۄنوَے مینیج اۭں بِلکُل اِنٹروِو چھِ کران أسۍ پگنہٕ پٮ۪ٹھ سِٹاٹ تُہۍ کَرو جایِن بِلکُل اِنِشَل سیلری چھِ اَتھ منٛز روزان ٹٮ۪ن تھاوزَنٛڈ پَتہٕ یوٗتاہ یوٗتاہ تُہُنٛد رول بَڑِ بیٚیہِ ایٚکٕسپیٖریَنٕس ایٚکٕسپیٖریَنسٕڈ یوٗتاہ تُہۍ گٔژھِو تیوٗتاہ تیوٗتاہ گژھوٕ تۄہہِ سیلری تہِ اِنکریٖز صُبحن چھُ ٲٹھ بَجے گژھان سِٹاٹ تھری تھٔٹی چھُو گژھان آف آ یِم مطلب یِم باقٕے اِشوٗز چھِ آسان گۄڈٕ چھُو تِم اِنَسٹیوٗٹَس پٮ۪وَان تۄہہِ مطلب کَنسَلٹ کَرٕنۍ اَدٕ ہیٚکِو تُہۍ کُنہِ دۄہ آف نِتھ نَتہٕ چھُنہٕ وٕنۍ کیٚنٛہہ تَتھ گژھیو تۄہہِ سیلرِی کَٹ ہاں ہاں بِل نہ نہ بِلکُل بِلکُل تُہۍ ہیٚکِو گۄڈٕ اِنَسٹیوٗٹَس ؤنِتھ ہاں ہاں بِلکُل یہِ چھُ روٗل آ لگ بگ فایِو ہَنڈرڈ أکِس کٕلاس منٛز لگ بگ تھٔٹی پٕلَس سٹوٗڈنٛٹٕس

آ بِلکُل تَمے حِساب یِہُنٛد آرٹ کٕلاسِز چھِ الگ گژھان تِم چھِ کَلٮ۪کٹِولی سارنٕے سٹوٗڈنٛٹَن آسَان سُہ چھُ الگ کٕلاسٕے آسَان تَمہِ دۄہَن تہٕ باقٕے چھُو تۄہہِ سُہ چھُ مَنتھلی فی آسَان ہُہ فِکسٕڈ

آ یہِ گوٚو بِلکُل یہِ گوٚو ٹھیٖک تُہۍ ہیٚکِو آ پگاہ پگاہ یی زیٚو تُہۍ نَو نَو بَجے لگ بگ تہٕ پَتہٕ کٔرِو تُہۍ گۄڈٕ اِنٹروِو تھوڑا تہٕ پَتہٕ کٔرِو تُہۍ ڈیمو کٕلاس سِٹاٹ اوکے اوکے اللہ حافظ